ہیٚلو اَسلام علیکُم ہیٚلو اَسلامُ علیکُم آ تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ چھُو بہٕ چھَس بِنتُل حدا بہٕ آیَس تۄہہِ نِش پانٛژھ شےٚ دۄہ برٛونٛہہ چیٚک اَپ خٲطرٕ تۄہہِ وَنٮ۪وٕ اَز یُن بیٚیہِ اَہَن حظ ٹھیٖک آ آ مےٚ اوس سُے مَسلہٕ میادُک مَسلہٕ اوس مےٚ یُس مےٚ تۄہہِ وَنٮ۪و کہِ مےٚ چھُنہٕ ہضم گَژھٲنی نہٕ کیٚنٛہہ جلدی اَہَن حظ آ بہٕ چھَس تٔتھۍ ڈایٹ پُلانَس پٮ۪ٹھ یُس تۄہہِ ووٚنوٕ بہٕ چھَس تی کَران بہٕ چھَس بہٕ چھَس واریاہ کوٗشِش کَران کہِ جنٛک فُڈ کَرٕ بہٕ اَوایِڈ وَرزِش تہِ چھَس بہٕ کَران لگ بگ ژَتجی پَنٛژاہ مِنَٹ چھَس بہٕ وَرزِش کَران اَہَن حظ ٹھیٖک چھُ بیٚیہِ اوس مےٚ یہِ وَنُن کہِ مےٚ چھُ آ یُس یِتھُے بہٕ یعنی کاربوہایڈریٹٕس چھَس زیادٕ کھٮ۪وان آ تَمہِ سۭتۍ تہِ چھُ مےٚ واریاہ مَسلہٕ گَژھان میادَس تَمہِ خٲطرٕ کیٛاہ کَرٕ بہٕ اَدٕ حظ ٹھیٖک چھُ تہٕ بیٚیہِ ؤنِو تُہۍ مےٚ کہِ مےٚ کَرے کوٗشِش کہِ بہٕ شۄنٛگہٕ یعنی دَہہِ بَجہِ بٛرونٛہہ مگر دَہہِ بَجہِ برٛونٛہہ چھَنہٕ مےٚ نٮ۪نٛدٕر یِوان کیٚنٛہہ اَتھ کیٛاہ اَتھ چھا ڈایٹَس سۭتۍ کیٚنٛہہ واسطہٕ آسان مطلب یہِ چھا اَمے سۭتۍ کیٚنٛہہ پرٛابلِم گَژھان آ ٹھیٖک چھُ شُکریہ ڈاکٹر صٲب